ہیٚلو اَلسلام علیکُم اہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک تُہۍ چھُو حظ یہِ ہیٚوٕنٕز ہوٹَل پٮ۪ٹھ اسہِ حظ ٲسۍ یہِ تہنٛد یہِ روٗم ووٗم کَرے اسہِ اَتہِ بُک اسہِ ؤنۍ تو یہِ ٲں اَتہِ کیٛاہ چھِ فیسَلٹی ویسَلٹی تہٕ وُنہِ آے نہٕ أسۍ اور کیٚنٛہہ تہٕ اسہِ اوس تھوٚمُت کٲلکیٚتھ خٲطرٕ آ کٲلکیٚتھ خٲطرٕ چھُ اسہِ روٗم یہِ ضروٗرت تہٕ بیٚیہِ ؤنۍ تو فیسَلٹی ویسَلٹی کیٛاہ چھُ اَتہِ تُہٕنٛدِس ییٚتھ ہوٹَلَس اسہِ حظ چھِ ترٛےٚ روٗم ضروٗرت ٲں گیٚسٹہٕ حظ آسہٕ أسۍ آسو ٲں ژور پانٛژھ نَفر پانٛژھ نَفر حظ آسو أسۍ آ اہن حظ اۭں ٹھیٖک ٹھیٖک ٹھیٖک بیٚیہِ یہِ حظ ٲں اِمپارٹیٚنٛٹ حظ چھُ یہِ تُہۍ ؤنۍ تَو آب واب چھا یُس تَتہِ چھُ سُہ چھا صاف تَتہِ آ ٹھیٖک حظ چھُ بیٚیہِ یہِ ؤنۍ تو یہِ واشروٗم پاشروٗمٕچ فیسَلٹی چھا تہٕ بیٚیہِ ؤنِو یہِ بیٚڈ ویٚڈ

ٲں ٹھیٖک

آ آ اسہِ حظ چھُ یہِ اسہِ چھُ یہِ کھیٚن چیٚنُک چھُ اسہِ تُہنٛدسٕے منٛز یہِ تُہۍ کٔرۍ زیٛو اسہِ سورُے سُہ اِنکلوٗڈ أتھۍ منٛز تہٕ سُہ چھُنہٕ سَپریٹ اسہِ تھاوُن کِہیٖنۍ سُہ چھُ أتی أسۍ أسۍ بیٚہمو تہٕ أسۍ کھیٚمو چیٚمو تہِ أتی آ اۭں فی الحال خاص کَر یہِ برٛیک برٛیک فاسٹُک برٛیک فاسٹہٕ آسو أسۍ ضروٗری أتی کَران ییٚتِس ٹایمَس أسۍ بیٚہمو صُبحُک کھیٚن آسو أسۍ أتنٕے کھیٚوان لنٛچ لَنچُک نہٕ کیٚنٛہہ اَلبتہ ڈِنَر آسو أسۍ بیٚیہِ أتی لَنچ نہٕ کیٚنٛہہ دۄہَس آسہِ ایٚس تھوڑا کٲم آ ڈِنَر ایک ساتھ اہن حظ اۭں

اَدٕ ٹھیٖک حظ چھُ ٹھیٖک چھُ اَدٕ کہِ کالکیٚتھ حظ چھِ اسہِ ضروٗرت پَگاہ نہٕ کیٚنٛہہ کٲلکیٚتھ آز چھُ باہ تٕرووَہ ژۄدہٲمہِ ژۄدہٲمہِ آ پنٛداہ ژۄداہ پَنٛداہ پَنٛدہٲمہِ ادٕ ٹھیٖک حظ چھُ اَدٕ کہِ اَدٕ حظ چلو اَدٕ کہِ اَلسَلام علیکُم